اگر أسۍ وچھو یۄس کٲشِر زبان چھِ میٖڈیاہس منٛز چھِ یہِ وٕنکٮ۪نس واریاہ کم گژھان یوٗز مگر اگر أسۍ وٕچھو دۄہ دۄہ کھۄتہٕ چھُ وٕنکٮ۪نس واریاہ واریاہ وٕنکٮ۪نس تِم تِم انشیٹِو یِوان تُلنہٕ گورمینٹ کہِ طرفہٕ یا لوکلہٕ طرفہٕ تہِ کہِ زیادٕ زیادٕ دِمو أسۍ بڑوتی وٕنکٮ۪نس کٲشرِ زبانہِ اگر گۄڈٕنیٚتھٕے بہٕ ریڈیوچ کتھ کرٕ اگر تۄہہِ پاے آسٮ۪و کہِ یُس آل انڈیا ریڈیو چھُ تتھ منٛز چھُ وٕنکٮ۪نس سُہ چھُ اکھ پلیٹفارم یتھ منٛز وٕنکٮ۪نس کٲشر زبان استعمال چھِ گژھان اگر بہٕ کتھ کرٕ کُنوُہ شٮ۪تھ ژتجی پٮ۪ٹھٕ آل اِنڈیا ریڈیو یُس سرینگر چھُ یہِ چھُ چلان تہٕ یہِ چھُ دِوان وٕنکٮ۪نس نِوٕز چھُ دِوان یا ییٚتِکۍ سمٲجی کینٛہہ چھُ دِوان یا موسیقی چھِ دِوان یا ضُروٗرت منٛد کنٹینٹ چھِ دِوان یہِ کتھ منٛز چھِ دِوان یا گیمٕز چھِ دِوان باقی چھِ دِوان کٲشرِ زبانہِ منٛزے یِم ہسا ایف ایم ریڈیوچہٕ چنلہٕ چھِ کشمیٖریس منٛز تِم تہِ چھِ مٔنٛزۍ مٔنٛزۍ چلان مزٕ خٲطرٕ وۄنۍ اگر بہٕ کتھ کرٕ دوٗر درشنٕچ گوو یہِ یِیہِ ٹیلیوِجن مطلب کہِ دوٗردرشن اگر أسۍ تۄہہِ چنل آسٮ۪و پاے سٲلِمن ڈی ڈی کٲشرِ چھِ اکھ مین چنل یۄس کٲشرۍ پٲٹھۍ چھِ چلان اتھ منٛز چھِ آسان نیوز چھِ آسان یا مزٕدار کنٹینٹ چھُ آسان اتھ منٛز چھُ یِمے یِمے کٲشرۍ پٲٹھۍ آسان پرایویٹ چنلہٕ تہِ چھِ آز کشمیٖرٮ۪س منٛز آمژٕ یتھ پٲٹھۍ اردوس منٛز چھِ یا انگلِشس منٛز چھِ یتھے پٲٹھۍ چھِ کشمیٖرٮ۪س منٛز تہ آمژٕ تِم تہِ چھِ پنٕنۍ پنٕنۍ شو ہاوان کشمیٖری فلمہٕ ہاوان یا ییٚتہِ چہٕ ویب سیٖریٖز ہاوان بیٚیہِ اگر بہٕ کتھ کرٕ کہِ یُس پرنٹ چھُ ییٚتیُک مطلب کہِ اگر أسۍ وٕچھو کٲشِر پرنٹ چھُ ییٚتیُک مطلب کہِ اگر وٕچھو کٲشر یِم اخبار چھِ واریاہ کم چھِ ییٚتہِ ونہِ مگر دۄہ کھۄتہٕ دۄہ چھِ وٕنکٮ۪س بڑوتی گژھان اگر بہٕ تۄہہِ ونو کہِ اگر تۄہہِ آسٮ۪و پاے کہِ سنگر سنگر مال یُس تۄہہِ ناو آسٮ۪و بوٗزمُت یِم چھِ کشمیٖری لینگویج منٛز جرنلِزم وٕنکٮ۪نس پرنٹس منٛز گوو یِم چھِ کوٗشش کران کہِ یۄس ہسا کٲشرۍ زبان چھِ سۄ ہسا بڑاوو أسۍ مگر یِمن چھِ وٕنکٮ۪س یہے دِکت یِوان کہ ہٮ۪چھن وٲلۍ چھِ واریاہ کم کٲشر یا یِمن چھُ نہِ سُہ ایماونٹ کہیٖنۍ یُس یِم استعمال اتھ کرہن اگر أسۍ ونو کہِ دۄہ کھوتہٕ دۄہ چھُ لٮ۪کھن وٲلۍ تہِ بڑان یتھ منٛز اگر بہٕ ؤنو تۄہہِ کہِ یوٗٹیوب تہِ ہٮ۪کو أسۍ استعمال کٔرِتھ انسٹاگرام فیس بُک یا باقی سوشل میٖڈیا چنلہٕ چھِ یہِ چھِ واتان اسہِ لۄکِٹین ینگن نِش گوو لاسٹس پٮ۪ٹھ ونہٕ بہٕ یہوے کہِ یُس کشمیٖری چھِ کٲشرِس چھُ پٮ۪وان یِمے چیلینج کرٕنۍ فیس ٹرڈِشنل میٖڈیاہس منٛز سُہ ٲسِن آڈینس ییٚتیُک یا سُہ ٲسِن بدل کینٛہہ کینٛہہ گوو ڈِجٹل میٖڈیا چھِ اتھ منٛز چھِ نٔے نٔے وٕنکینس پاسِبٕلِٹی ہٮ۪چھٕ نہٕ خٲطرٕ کہِ تِکیٚازِ یُس اسہِ پنُن یہِ وٕنکیٚس کلچر چھُ کٲشُر یہِ کرٕون أسۍ بچاوُن